چوٗنٛکہِ کَشمیٖرَس منٛز چھِ مُسلِم کمنِٹی زیادٕ ییٚتہِ چھِ یُتھُے بَچہِ چھِ زٮ۪وان گۄڈَے چھِ تٔمِس أسۍ کَران چھِ وَنان اَکھ چھِ گٮ۪وان وٮ۪وان حظ گَرِ تھاوان سٔرمٔنی اَکھ پارٹی اَکھ تھاوان گَرِ تہٕ پَتہٕ چھِ کَران اَنان کَٹھ زٕ انان تہٕ تِم ماران تَتھ چھِ وَنان یہِ کیٛاہ تام حظ چھِ تَتھ وَنان بیٚیہِ چھِ پَتہٕ گۄڈنِکِس ؤریَس منٛز اَمہِ پَتہٕ چھِ أمِس خوتنہٕ کَران حظ ختَنال چھِ کَران سٔرکَمشَن چھِ أسۍ کَران بَچَس ٹھیٖک چھا تَمہِ وِزِ تہِ چھِ دعوت وغیرہ آسان تَمہِ پَتہٕ چھِ أسۍ زَرٕ کاسان تٔمِس چھِ نِوان کُنہِ یَتھ آستانَس پٮ۪ٹھ تہِ چھِ سُہ کاسناوان زَرٕ مَس یُس گۄڈنیُک مَس چھِ آسان بَچَس سُہ چھِس کاسان یہِ چھِ لَگ بَگ گۄڈنِکِس ؤرِیَس آسان بَچَس